اَسَلام علیکُم وعلیکم سَلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ بہٕ حظ چھُس کیٛاہ چھُ بَناوان بہٕ چھُس یِم سَبزی وَبزی کٕنان تہٕ مےٚ ٲس مےٚ چھِ کیٛاہ چھُ وَنان ہاکھ کۅینٛٹَل دَہ پَنٛداہ مُجہِ کۅیِنٛٹَل دَہ پَنٛداہ کیٛاہ چھِ وَنان گۄگجہِ کۅینٛٹَل دَہ پَنٛدَاہ گازرِ کۅیِنٛٹَل دَہ پَنٛداہ تہٕ مےٚ ٲسۍ کٕنٕنۍ تِکیٛازِ کہِ فاینانشلی چھِ آسان اِنسانَس گَرَس منٛز سختی کانٛہہ چیٖز کیٚنٛہہ تہٕ أتی چھِ لَگان رۄپیہِ دَہ ضروٗرت تہٕ تُہۍ ؤنِو اگر تۄہہِ ہیوٚن آسٮ۪و تیٚلہِ ترٛاوہو بہٕ تُہی مطلب دَہ ہاکھ تہِ چھُو اَصٕل ہاکھ چھُو مۄنٛجہِ ہاکھ چھُو ہٲنٛز ہاکھ چھُو آنچار ہاکھ چھُ کۅیِنٛٹَل دِمہو بہٕ مجہِ کۅیِنٛٹَل تۄہہِ کیٛاہ چھِ وَنان ساس رۄپیہِ اَچھا گۄگجن کم

گۄگجہِ تہِ دِمہو تۄہہِ بہٕ چلو بہٕ دِمہو تۄہہِ ٲٹھ شتھ رۄپیہِ گۄگجہِ کۅیِنٛٹَل سُہ گوٚو واریاہ سَستہٕ اَز چھِ مُجہِ کِلوٗ دِوان بازرَٕس نَمَتھ رۄپیہِ دوٚپمو اَز چھِ پنٛژاہ رۄپیہِ دِوان گۄگجہِ پنٛژاہ رۄپیہِ چھِ اَز مارکٮ۪ٹ ریٹ گۄگجَن مُجن چھِ اَز نَمَتھ رۄپیہِ مارکٮ۪ٹ ریٹ کِہیٖنۍ چھَنہٕ پَرواے تہٕ أسۍ کَرو کٲم بہٕ دِمہو تۄہہِ مطلب ریٹ دِمہو تۄہہِ بہٕ جینِوَن کِہیٖنۍ چھَنہٕ پَرواے تۄہہِ گژھوٕ مےٚ نِش یُن اِنشااللہ فٲیدَے فٲیدٕ گازرَٮ۪ن ہٕنٛز ریٹ تہِ چھِ زیادٕ مُجن ہٕنٛز ریٹ تہِ چھِ زیادٕ بہٕ دِمہو نہٕ تۄہہِ تیٖژ ریٹ کیٚنٛہہ کیٛازِ اَگر مےٚ مےٚ چھُ واریاہ زیادٕ دَہ دَہ پنٛداہ پنٛداہ کۅیِنٛٹل مطلب مےٚ چھِ ٲٹھ دَہ کنال أتھی منٛز سَبزی منٛزی اَگر یَتھ پیوٚو کیٚنٛہہ تہٕ یہِ گژھِ پَتہٕ خراب سبزی اِسلیے چھُسو تۄہہِ بہٕ وَنان تُہۍ یِیِو تہٕ تُہۍ نِیو تُہۍ أنِو ٹاٹا موبایل أنِو

کِہیٖنۍ چھُنہٕ پَرواے تُہۍ کٔرۍزیٚو تُہۍ ؤنۍزیٚو تُہۍ کۅیِنٛٹل دِمہو تۄہہِ بہٕ پٔر کۅینٛٹل ٲٹھ شَتھ رۄپیہِ یُس تۄہہِ نِیُن آسوٕ سُے بہٕ دِمہٕ ہا نہٕ یوٗتاہ سَستہٕ وُنکٮ۪ن کیٚنٛہہ مگر موسم چھُ ناسازگار اِسلیے چھَس بہٕ ریٹ کَران ٲٹھ شتھ کم ہٮ۪کہٕ نہٕ بہٕ دِتھ نہَ ٲٹھ شتھ کم ہٮ۪کہٕ نہٕ بہٕ دِتھ نہَ نہَ نہَ بہٕ ہٮ۪کہو نہٕ دِتھ تیٚلہِ تُہۍ ژھٲنٛڈۍہوٗن تیٚلہِ بَدل اگر نہٕ تۄہہِ یِیو بَرابٔری گٔژھِو ژھٲنٛڈۍہوٗن بَدلٕے زَبر زَبَردٔستی چھَنہٕ سُہ کیٛاہ گوٚو کۅینٛٹل مےٚ چھُ دَہ دَہ پنٛداہ پنٛداہ کۅینٛٹل وارِ مںٛز تُہۍ نِیٖہو کۅینٛٹل مےٚ کتھ لگہِ بیٚیہِ چھُو ژھانٛڈان سَستہٕ ریٹ سُہ کتہِ بنہِ نہَ نہَ تۄہہِ اگر بَدل کُنہِ جایہِ بنیوٚو نا تۄہہِ اگر بَدل کُنہِ جایی بنیوٚو نا گٔژھِو تُہۍ وُچھِو فِلحال یِیِو تُہۍ مارکٮ۪ٹَس منٛز پھیٖرِتھ تۅہہِ اَگر باسیو اَمہِ کھۄتہٕ سَستہٕ چھُ کُنہِ جاے گٔژھو ہیٚیِو بہٕ ما چھسو فورٕس کَران نہَ نہَ تُہۍ چھُو نہٕ سُہ حِساب تۄہہِ چھُو نہٕ ہٮ۪نُک حِساب کیٚنٛہہ تُہۍ چھُو بارگینِنٛگ تُہۍ چھُو بلکُلٕے ژھانٛڈان ٹھوٗلہٕ تُہۍ چھُو دَپان ڈایہِ رۄپیہِ گَژھِ ظٲہرا کۅینٛٹل بنُن سُہ ما بنہِ تُہۍ وُچھِو اَز کٮُ۪تھ میٚے حِساب کِتاب چھُ بازر کوٗتاہ گَرم چھُ اَدٕ کوٚر فون اورَے مےٚ مےٚ ووٚن نہَ نہَ اَگر نہَ نہَ مَجبوٗر چھَس نہٕ بہٕ کیٚنٛہہ چلو مَہ نہِ بہٕ ہۅژراوٕ أتی ہۅژراوٕ أتی مگر مےٚ چھَنہٕ کٕنٕے ژےٚ ہِوِس کسٹٕمرس تی مےٚ حظ باسان تُہۍ ہیٚیِو نہٕ تُہۍ چھُو کاڈِ پہن نہَ ژٔٹِو ریٖلٕے تۄہہِ لگیوٕ نہٕ سۄدا اَسہِ سۭتۍ نہَ نہَ نہَ نہَ نہَ تۄہہِ تۄہہِ یِیوٕ نہٕ سمجھ نہَ نہَ تُہۍ ہیٚکِو نہٕ ہٮ۪تھ نہَ تُہۍ ہیٚیِو چلو بِہِو رۄبَس